السلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ تُہۍ ؤنۍ تُہۍ ؤنتو یہِ تۄہہِ چھُنہٕ حظ یہِ بَتہٕ بَتہٕ روٚنمُت یہِ چھُنہٕ یہِ چھُ خراب بَتہٕ سورُے یَتھ منٛز چھِ کیاہ تھامَتھ کی وال تہِ درٛایہِ امہِ منٛز تہٕ بیٚیہِ چھُ یہِ ہُتھ پٲٹھۍ تہِ خراب گوٚمُت بَتہٕ یہِ کَر اوسوٕ تۄہہِ روٚنمُت یہِ بَتہٕ ہیٚلو اہن اہن حظ نہ اَسہِ کھیٚو اوترٕ پٮ۪ٹھ اَکہِ دۄیہِ لَٹہِ ییٚتہِ کَنٹینَس پٮ۪ٹھ بَتہٕ نا اَکہِ لَٹہِ اَکہِ لَٹہِ اوس سُہ خراب تَتھ ٲسۍ تِم کَنہِ پھٔلۍ وَنہِ پھٔلۍ سۭتۍ تہٕ آز آز ییٚلہِ اَسہِ ٲدۍ کھیٚو بَتہٕ تہٕ تَتھ ٲسۍ یہِ سُہ اوس بَتہٕ تہِ خراب ہُتھ پٲٹھۍ رٔنتھ تہِ اوس نہٕ سُہ سیٚود کینٛہہ تَتھ اوس سُہ اَنمہٕ وَنمہٕ یِتھَے پٲٹھۍ سورُے بیٚیہِ درٛایے تَتھ منٛز کی وال تہِ نہ حظ اَسہِ وون کُنہِ ساتہٕ چھُ گژھان تہٕ وۄنۍ اَکہِ دۄہ سۭتۍ ہیٚکو نہٕ وُچھِتھ وۅنۍ ییٚلہِ اسہِ اوٗترٕ پٮ۪ٹھ وُچھ کَنٹِنیوٗ دۄیہِ ژورِ لَٹہِ تہٕ تُہۍ نے تُہۍ چھُو نہٕ اَتھ سَننٕے تۄہہِ چھُو نا تھومُت اَمہِ خٲطرٕ نفرا وَفرا کانٛہہ یُس اَتھ سَنہِ ہا

اَہن حظ اۭں یوٕ تہِ اوس تُہۍ ٲسزیٚو یِمن وَنان نا یِم اَتہِ رَنان چھُ وازٕ پازٕ کُس آسہِ تُہۍ ٲسزیٚو وَنان اَکھ ٲسزیٚو یہِ مَس وَس تھَوان بَنٛد تہٕ بیٚیہِ ٲسزیٚو کٲم کَران اَتھ ٲسزیٚو توٚملَس وُملَس تہِ ژٲر اصٕل پٲٹھۍ دِوان نظر وَظر ژاران واران اَصٕل پٲٹھۍ ژھٹھ وَٹھ کَڑان یہِ چھُنہٕ صافٕے آسان آ یوٕ تہِ بِلکُل یَوٕ تہِ اوس سُہ بَتَے خَراب اَدٕ ٹھیٖک چھُ ٹھیٖک حظ چھُ صُبَحن دیٖزیٚو اَتھ نظر کیٛاہ وُچھ زیٚو اَتھ کیٛاہ پرٛابلِم چھا اَدٕ حظ چلو ٹھیٖک چھُ چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ ؤلِو کیٚنٛہہ نہ حظ چھُنہٕ اَدٕ وۄنۍ چھُ اَسہِ أسۍ حظ چھِ یِوان اوٚتَن بار بار تَمہِ موٗجوٗب گژھِ نہٕ پگاہ بیٚیہِ کانٛہہ پرٛابلِم گژھٕنۍ کیٚنٛہہ اَوے ووٚنمو مےٚ تۄہہِ

اَہَن حظ ٹھیٖک چھُ ٹھیٖک اَدٕ حظ چلو چلو ٹھیٖک حظ چھُ اَدٕ حظ چلو السلامُ علیکُم